اگر بہٕ کتھ کَرٕ کہ کَشمیٖرَس مَنٛز کِتھ پٲٹھۍ کَرَو أسۍ یُس گڈ چھُ یُہُنٛد یُس بِہیویر چھُ سُہ کرو أسۍ پَرو أسۍ تہٕ یہ چھُ واریاہ کُڑُر تکیازِ اگر أسۍ ییٚتیُک وٕچھو ییٚتیُک ایٖکو سِسٹَم واریاہ خراب روزان ییٚتیُک چیٚدَر بروسے نہٕ ونی ہیٚکہِ ویٚدَر تاپھ ہیٚکہِ ٲسِتھ ونی ہیٚکہِ روٗد ٲسِتھ گوٚو گاڈَن ہُنٛد یُس یہِ عادت بیٚیہِ بِہیویر یٖٚچھُن یہِ چھُ واریاہ سخ ونکیٚنَس کَشمیٖرَس مَنٛز کیازِ ییٚتِچ اکویٹِک یُس ایٖکو سِسٹَم چھُ سُہ چھُ اورٕ یورٕ واریاہ ڈِفَر گَژھان وۄنۍ اگر وۄنۍ ونہٕ بہٕ کیاز چھ اسہِ ضوٚروٗری گۄڈنیٚتھ کہ أسۍ کرو یہِ اَنڈَرسٹینڈ بہٕ ونو تۄہہِ کہ یُس کشمیٖرُک آب چھُ یعنی کہ جہلم ٲسٕنۍ ییٚتہِ یا ڈَل لیک ٲسٕنۍ یا نِگیٖن ٲسٕنۍ اتہ چھِ وارہن قٕسمَن ہٕنٛز گاڑٕ آسان ٹروٹ ٲسٕنۍ کارپ ٲسٕنۍ یا بیٚیہِ کانٛہہ ٲسٕنۍ یا رینبو ٹراوٹ چھِ آز آسان یا کٲشٕر گاڑ ٲسٕنۍ یا پَنجٲبۍ ٲسٕنۍ یا ٹیوٗنا ٲسٕنۍ یِم یِم قٕسمٕکۍ گاڈٕ چھِ آسان تمن چھِ اَلَگ اَلَگ کھیٚنُک عادت آسان یا میٹ کَرنَس چھِ یِمن الگ الگ عادت آسان گوٚو امے موٚکھ چھ یہِ اسہِ کُڈُر گَژھان یہِ اگر أسۍ گۄڈنیٚتھے وٕچھو یہِ کھیٚنُک اہُنٛد پیٹرن کیاہ چھ آسان ییٚلہِ تِم چھِ تمے ساتہٕ ژوٚپ دِوان ییٚلہِ تِم کھیٚوان آسَن گوٚو تِم ٲسٕنۍ سرفیسَس پیٚٹھ یا تِم ٲسٕنۍ آبَس مَنٛز یا تِم ٲسٕنۍ بوٚنہ کَنہ ژٔکِس پیٚٹھ گوٚو کشمیٖرَس مَنٛز چھِ ییٚلہِ سردی چھِ آسان تمن مَنٛز چھِ یِم زیاد کھیٚوان بیٚیہِ اگر أسۍ وٕچھو کہ یمن کیاہ گَژھِ یُس یمن آبُک ٹیٚمپیچر چھُ یا آکسِجَن اگر أسۍ وٕچھو کشمیٖرَس مَنٛز یِم گاڈٕ چھِ یِم چھِ ٹیٚمپریچرٕ حِسابہ یُس اتھ نمی یِوان آسہِ گرمی یِژھ آسہِ تمہ حِساب چھِ یِم روزان آبَس مَنٛز گوٚو یہِ تہِ چھُ اسہِ زانُن ضوٚروٗری کہ گاڈن کیاہ چھ ییٚتہِ ٹیٚمپریچر ضوٚرتھ تمن کوٗتاہ چھ ونکیٚنَس آکسِجَنچ ضوٚرتھ سُہ تہِ چھُ اسہِ پَرُن گوٚو اگر بہٕ گۄڈنیٚتھے کانٛہہ گاڑ یوٚس مےٚ رَٹٕنۍ چھِ اگر مےٚ سُہ ٹارگیٚٹ کَرٕن چھِ مےٚ کیاہ کیاہ تٔمِس مُتعلِق پَرُن بہٕ وَنہٕ گۄڈنیٚتھے کہ بہٕ چھُس کٲم کران اگر مےٚ کانٛہہ کُنہ جایہ ہٕنٛز گاڈ چھِ آسان رَٹٕنۍ بہٕ چھُس یِم تَتِک لوکَل چھِ آسان یِم گاڈٕ ہٲنٛز چھِ تَتِک یعنی کہ یمن أسۍ فِشَرمین چھِ وَنان تٔمِس چھُ بہٕ گۄڈٕ ہیٚوان علم اتھ مُتعلِق أمس گاڈ مُتعلِق یہِ کیاہ گاڑ چھِ امہ سُنٛد بِہیویَر کیاہ چھ امہ سٕنٛد رَنٛگ کم چھ یا یہِ کَتیٚتھ ہیٚکان بہٕ پٲیِتھ گوٚو تٔمِس چھُس بہٕ ہیٚوان واریاہ اِنفارمیشَن پَتہٕ چھ مےٚ تمہ سۭتۍ واریاہ فٲیدٕ مِلان گوٚو امہ سۭتۍ چھ گَژھان کہ مےٚ چھ آیڈیا ملان کہ یا امس چھُس بہٕ ونان کہ مےٚ کُس چھ اگر مےٚ گاڈٕ وول چھُ تراوُن تہٕ مےٚ کُس کھیٚن چھُ تتھ مَنٛز تراوُن مےٚ چھَ بوٚمب سِنٛگ تراوٕنۍ کنہ مےٚ چھ اوٹ تراوُن کنہ مےٚ چھ آٹِفِشَل لاگُن امہ پَتہٕ چھُس بہٕ کَران گَژھان یُس یہِ سیٖزَن وَنہِ مےٚ تہٕ امے حِساب چھُس بہٕ گَژھان تہٕ بہٕ چھُس نَظَر تھاوان کہ آب کوٚت ووت امِس کیاہ ٹیٚمپریچر چھ یا رین فال کمہ ساتہٕ چھِ امس آسان اگر تۄہہِ بہٕ گۄڈنیٚتھے ایٚگزامپل دِمو کہ بہٕ ونو تۄہہِ کہ اگر گَرمَس مَنٛز تِم ہیٚور کُن چھِ آسان تِم چھِ یَژھان کہ أسۍ روزو نہٕ ڈیٖپرَس مَنٛز کِہیٖنۍ أسۍ روزو کیاہ تھورا ہَوہَسے واریاہ وۄنۍ اگر أسۍ کتھ کرو سردی مَنٛز کیاہ چھُ گَژھان یِم چھِ بوٚن وَسان تکیازِ یِم چھِ وٕشنیر ژھانڈان یِم چھِ ژیٚکِس تل وَسان تکیازِ ہیٚرِ چھ آسان ٹیٚمپریچَر واریاہ کم پَتہٕ چھُس بہٕ کَران اِستعمال اگر تۄہہِ بوٗزمُت آسیٚو سونل چھ آز یوٗز گَژھان گاڈٕ ژھانڈنَس مَنز تہٕ انوَرَمنٹَل سیٚنسَر یِم آسان چھِ تِم تہِ چھِ ٹیٚمپریٚچر وٕچھان یا آبچ یُس چھِ سُہ وٕچھان کالٹی کِژھ چھِ امہ سۭتۍ کیاہ چھ گَژھان امہ سۭتۍ چھ پتاہ لگان پَتہٕ چھِ أسۍ امچ ہیٚبِٹیٹ امہ سنز سٹیٚڈی کران وۄنۍ اگر بہٕ کتھ کَرٕ کیاہ چھ آب کیُتھ گَژھِ آسُن گاڈن گۄڈنیٚتھے اگر أسۍ وٕچھو یُس اہُنٛد ہیٚبِٹیٹ سُہ گَژھِ آسُن اصل گَژھِ یِمَن آسُن یِم گَژھَن کھیٚتھ چیٚتھ اصل ہیٚکٕن اِنفیٚکشَن گَژھِ نہٕ آسٕن آبَس یا خراب آب گَژھِ نہٕ لیٚمبہ آب گَژھِ نہٕ آسُن کِہیٖنۍ تہٕ اگر أسۍ وٕچھو کہ آکسِجَن گَژھِ یِمَن بَرابَد آسُن بیٚیہِ کیاہ گَژھِ آسُن یُس آبچ کالٹی چھ سُہ تہِ گَژھِ اصل آسٕن صاف آب گَژھِ یِمَن آسُن پلیوٗٹِڈ واٹَر تہِ گَژھِ نہٕ یمن آسُن کِہیٖنۍ امہ پَتہٕ اگر بہٕ کتھ کَرٕ کہ بہٕ وَنہٕ لاسٹَس یُہے کہ کشمیٖرَس مَنٛز پَزِ گۄڈٕ أکِس اِنسانَس اگر کانٛہہ گاڈ آسہِ ٹارگیٚٹ کَرٕنۍ امس پَزِ گۄڈٕ اتک سیٖزنَل چینٛجس وٕچھٕن کہ اتہ کِتھ پٲٹھۍ چھ گاڈٕ ہُنٛد یُس گاڈ چھِ امہ سُنٛد بِہیٚویر کیاہ چھ یا اگر یہِ لوکلَس مَنٛز چھِ یہِ کَتہِ چھِ روزان بیٚیہِ کم کم چینٛجس چھِ أمس وٕنکیٚنَس یِوان گوٚو امہ پَتہٕ پَزِ اَسہِ آبچ پَرٕن آبچ کالٹی کیاہ گَژھِ امس آسٕن یہِ کۭتِس ٹیٚمپریچرَس مَنٛز چھ روزان پَتہٕ کرو أسۍ تِم اوزار اِستعمال تہٕ یمو سۭتۍ أسۍ گاڈ ہیٚکون رٔٹِتھ گوٚو امہ سۭتۍ گَژھِ اَسہِ آسٲنی کہ گاڈ یوٚس چھِ سُہ یی اَسہِ جلدی اَتھَس مَنٛز تہٕ أسۍ ہیٚکون یہِ جلدی شِکار کٔرِتھ تہٕ اِتھ پٲٹھۍ چھِ کہ أسۍ ہیٚکون یوٚس یہِ گاڈ چھِ یہِ ہیٚکون أسۍ قابو کٔرِتھ تہٕ أسۍ ہیٚکون یہِ رٔٹِتھ